اگر حظ أسۍ پَنٕنۍ بُزَرگن ہٕنٛز کَتھ کَرو یعنی کہِ بٕڑَن ہٕنٛز کَتھ کَرو مےٚ چھِ وُچھمُت کہِ تِم ٲسۍ بونٛٹھ گِنٛدان سۄنَس تالہِ ٲسۍ گِنٛدان لالہٕ پھَلٮ۪ن ٲسۍ گِنٛدان لٔٹھکی لٔٹِج ٲسۍ گِنٛدان کھو کھو ٲسۍ گِنٛدان کَبَڈی ٲسۍ گِنٛدان یا تھوڑا بہت ٲسۍ یِم کِرکَٹَس سۭتۍ تعلُق تھاوان کِرکَٹ تہِ ٲسۍ یِم مٔنٛزۍ مٔنٛزۍ گِنٛدان یِہٕنٛز گیمہٕ آسہِ یِمَے اَکہِ ساتہٕ حظ ٲسۍ یِم سۄنَس تالہِ گِنٛدان کَبڈی ٲسۍ گِنٛدان یِم ٲسۍ واریاہ پانہٕ ؤنۍ گِنٛدان حظ کِرکَٹ اوس نہٕ یِمَن تیوٗت شوق آسان نہٕ کینٛہہ تہٕ لیکِن تَمہِ پَتہٕ یِمَن اوس تٔتھۍ یِمَن اوس سکوٗن میلان تٔمۍ سۭتۍ واریاہ مَزٕ اوس یِمَن تَمہِ سۭتۍ کہِ أسۍ چھِ کِرکَٹ گِنٛدان أسۍ چھا پٔزۍ پٲٹھۍ آز کِرکَٹ گِنٛدان یا أسۍ چھِ پٔزۍ پٲٹھۍ گِنٛدان یِم ٲس تَمہِ سۭتۍ واریاہ شوق میلان واریاہ شوق تہِ اوس یِمَن واریاہ تہٕ بیٚیہِ اوس یِمَن مَزٕ تہِ یِوان یِمَن اوس تٔمۍ سۭتۍ سکوٗن یِوان مگر یِم نہ حظ ٲسۍ زیادٕ نٮ۪بَر گژھان کینٛہہ گِنٛدنہِ ٲسۍ نہٕ یِم اَکھ گام پٮ۪ٹھ بیٚیہِ گامَس پٮ۪ٹھ گژھان کینٛہہ مےٚ چھِ پانہٕ تہِ وٕچھمُت یِم ٲسۍ نہٕ اَکہِ گامہٕ پٮ۪ٹھ بیٚیہِ گام گژھان گِنٛدنہٕ کینٛہہ یِم ٲسۍ پنٛنِسٕے گامَس اَنٛدَر گِنٛدان کِرکَٹ ٲسۍ گِنٛدان والی بال ٲسۍ منٛزٕ منٛزٕ تھوڑا تھوڑا زیادٕ تیٖتۍ ٲسۍ نہٕ گِنٛدان لیکِن منٛزٕ منٛزٕ ٲسۍ گِنٛدان والی بال تِم تِم تام آز یِم نٮ۪ٹ تہِ یِوان چھِ لاگنہٕ یا بیٹ چھِ آسان آز زَبردَس بیٹ یِمَن حظ ٲسۍ نہٕ بیٹ بِچارٮ۪ن آسان کینٛہہ کیٛازِکہِ غُربَت ٲس واریاہ زیادٕ یِمَن ٲسۍ تِم مِشیٖن پٮ۪ٹھٕ یورٕ نِوان تِم پَچہِ ہنا اَکھ سۭتۍ پَچہِ سۭتۍ ٲسۍ تِم پَتہٕ تِم بیٹ تہِ بَناوان ؤنِو آز پَلو چَلان چھِ تِمے تِتھی بیٹٕس یِمَن آسان دٔبنۍ یَتھ وَنان چھِ تِمَے بیٹٕس آسان یِم پَسیلہٕ بیٹٕس یِمَن آسان تٔمی سۭتۍ أسۍ گِنٛدان یا والی بالٕچ کَتھ کَرو یِمَن ٲسۍ نہٕ والی بال تہِ بَرابَر آسان کہِ یِمن ٲسۍ ژھیٚنمٕژ آسان ٹوٗرۍ آسان یِم زَن تِم نٮ۪ٹ چھِ والی بال خٲطرٕ نٮ۪ٹ لَگان ضٔروٗرَتھ یِم ٲسۍ تِم پول اَنان تِم ٲسۍ گَری تُلان یا آسہِ تُلان کانٛہہ کُلۍ ٲسۍ ژَٹان سُے أسۍ پول تھاوان اَکھ ٲسۍ تھاوان یِم کُل بیٛاکھ ٲسۍ ییٚمہِ سایڈٕ تھاوان کُلۍ آسہِ کُلٮ۪ن کُنٕے پَتہٕ ٲسۍ أسۍ ڈوٗرۍ کران منٛزٕ تھوڑا بہت اکھ اوس یِمَن أکِس ؤرِیَس دۄن ؤرین پوشان اگر أزٕچ کتھ کرو اَسہِ چھُ نٮ۪ٹ اکھ پوشان دَہن دۄہن یا پنٛدہن دۄہن یا رٮ۪تس گوٚو زیادٕ کھۄتہٕ زیادٕ چھِ رٮ۪تس حظ نٮ۪ٹ پوشان یا بیٹ پوشان تِمَن اوس نہٕ تِم آسَن تِم فیسَلٹیٖز کینٛہہ تِم ٲسۍ تِتھَے کٔٹھۍ گِنٛدان مگر تِہِنٛز زِندگی ٲس تِمَن اوس تٔتھۍ سکوٗن یِوان واریاہ مَزٕ اوس یِمَن تٔتھۍ یِوان